ٹٮ۪ل می اَباوُٹ یُور سٮ۪لٕف میون ناو چھُ عاقِب بہٕ چھُس روزان اٮ۪گرِکلان مےٚ چھِ گرٮ۪جویٚشن کٔرمٕژ ریٖسنٹلی کمپٕلیٖٹ وَ چھُس بہٕ کَران ماسٹٲرٕس اِن اِنٛگلِش ریٖسنٹلی گٔے مےٚ سلٮ۪کشن کلسٹر ییٚتہِ کشمیٖر نونیورسٹی منٛز اِنگلِشس منٛز تہٕ میٲنۍ ہابیٖز چھِ بہٕ کیٛاہ چھُس فری ٹایمس منٛز کَران ییٚلہِ مےٚ مطلب سِٹیڈی چھُس نہٕ کَران تمہِ وِز کیٚنٛہہ ٹایِم آسہِ تیٚمہِ وِزِ چھُس بہٕ یوٗجلؤلی یا گِنٛدان پِلے کَران چَس نتہٕ چھُس بہٕ فُٹ بال گِنٛدان یا پرٕ بہٕ ناولٕز میٲنۍ ایم چھِ بہٕ چھُس یَژھان اکھ سکسٮ۪سفُل پٔرسن لایفہِ منٛز بنُن تمہِ خٲطرٕ چھُس بہٕ وارِیاہ محنت تہِ کَران اِنشااللہ بنہٕ بہٕ جلدی تہٕ ضُروٗر لایفہِ منٛز چھِ وارِیاہ سٹرگٕل پٮ۪وان تُلٕنۍ أکِس اِنسانس تہٕ میٲنۍ پاسٹ اگر بہٕ پنٕنۍ پاسٹ سِٹوری کر شیر تہٕ سِٹھاٹھس ییٚلہِ بہٕ ٹٮ۪نتھس تانۍ اوسُس تمہِ وِز ہسا اوسُس نہٕ بہٕ تمہِ آے پران تہِ کیٚنٛہہ تہٕ مگر اِنسانس چھِنہٕ آسان مٮ۪چورٹی تیٖژاہ کیٚنٛہہ کیٛاہ چھُ کَرُن کیٛاہ چھُنہٕ کَرُن اَپ ٹُو ٹُوٮ۪لتھٕ ٹُوٮ۪لتھس تانۍ تہِ مطلب یُتھٕے مےٚ ٹٮ۪تھٕ کوٚر کٔرِیر مےٚ گوس پاس لٔم زورو اورٕ یور تہٕ ٹُوٮ۪لتھس منٛز آے مےٚ تھوڑا بیت ہٮ۪س ہیو نَسا کہتھان چھُ نوٚو علِم یُتھٕے مےٚ ٹُوٮ۪لتھٕ تہِ مکلو کٔرِتھ پتہٕ ہسا او مےٚ زن گاش یُتھٕے مےٚ نوٚو وٲلڈٕ وُچھ پۄیمہٕ وچھِ مےٚ ناولٕز دراماز وٕچھ مےٚ ساینس وُچھ مےٚ فِزیٖکٕس وٕچھ مےٚ کٮ۪مسٹری وٕچھ مےٚ بیالجی وٕچھ مےٚ یا کامٲرٕس وٕچھ مےٚ یا بدل اُردو لنگویج پویٹری وٕچھ مےٚ تٔمۍ ہسا کٔر مےٚ لایفٕے چینج اَسہِ ہسا چھِ وارِیاہ فیملی میمبٲرٕس مےٚ چھِ فادر مدر میون فادر ہَسا چھِ اکھ مطلب سُہ چھُ گرے آسان بِزنِس کَران اورٕ یور تہٕ مدر ہَسا چھِ ہُہ ہاوُس وایِف مےٚ ہَسا چھُ بوٚڑ بوے تمۍ تہِ ہسا چھِ بی اٮ۪س سی کوٚرمُت بیٚیہِ چھِ تمۍ اوٹی تہِ کوٚرمُت بیٚیہِ ہسا چھِ تمۍ اٮ۪م اے تہِ کوٚرمُت سُہ سا چھُ پراویٹ سُکوٗلس پرناوان مےٚ چھِ سِسٹر تہِ اکھ تہٕ تمۍ سَہ چھِ بی اٮ۪س سی نٔرِسِنٛگ کٔرِتھ تہِ بیٛاکھ سِسٹر تہِ چھِ بی اٮ۪س سی نٔرسِنٛگے کٔرِتھ بیٚیہِ چھُس بہٕ وَ چھُس بہٕ یہِ مےٚ ووٚنو تُہۍ پننِس بارس منٛز تی کَران اِنشااللہ ہوپ چھُم کہِ لایفہِ منٛز گَژھِ کامیاب بہٕ یہِ سا اوس میٲنِس بارس منٛز میٲنۍ کلر چھِ فیورِٹ مےٚ کلر چھُ مےٚ فیورِٹ پسنٛد کلر چھِ سَہ سا چھِ مےٚ بلیک تہٕ وایِٹ اٮ۪کچُلی ییٚلہِ أسۍ وایٹٕچ کَتھ چھِ کَران وایِٹ ہسا چھِ پیس ہاوان بلیک چھِ مےٚ پٮ۪ٹھ سیوٗٹ کران اصل ییٚلہِ أسۍ وایِٹ کلر چھِ لاگان بہٕ پانس پٮ۪ٹھ اکھ ہسا چھِ مےٚ لُک مِلان بیٚیہِ ہسا چھُس بہٕ یِمن ہاوان تمہِ ذٔریعہٕ پیش کَران یہِ سا اوس میٲنس بارس منٛز